ہیٚلو اسلام علیکُم وعلیکُم نٔویٖد صٲب ٹھیٖک پٲٹھۍ چھُوا آ بَس الحمدُاللہ گرِ چھِوا سٲری ٹھیٖک پٲٹھۍ سبزِیٛا وَبزِیا کیٛاہ چھُ گرِ تَیار حظ اَچھا گوٚو واریاہ کیٚنٛہہ چھَو تَیار مےٚ اوس یِہَے ٹماٹر ضروٗرت بیٚیہِ کیٚنٛہہ لٲر وٲر ضروٗرت ہاکھ واکھ اوس مےٚ ضروٗرت ٹماٹر چھِ گژھان پانٛژھ ہَتھ رۄپیہِ آ پانٛژھ ساس رۄپیہِ چھِ گژھان اَز ٹماٹر نہَ بُتھِ بُتھِ بُتھِ ما آسوٕ مارکیٹ کِہیٖنٛۍ کیونٛکہِ اَز چھِ سبزی واتان حظ اورٕ گُتُج تَوَے چھُ مارکیٹ اَز ڈاوُن حظ نہَ علاوٕ وَلاو گژھِ علاوٕ نہَ حظ گژھِ کِہیٖنٛۍ نہَ نہَ یہِ چھِ یِہَے جینوَن ریٹ حظ لٲر حظ گژھِنےَ زٕ ساس رۄپیہِ حظ اَہَن حظ آ لٲر گژھِنےَ زٕ ساس رۄپیہِ حظ بیٖنز چھِ حظ پَنٛداہ شیٚتھ رۄپیہِ حظ اَہَن حظ آ ہے نہَ حظ تَتھ نہَ حظ تَتھ نہَ حظ تَتھ نہَ حظ تَتھ نہَ حظ گژھِی نہٕ کیٚنٛہہ نہَ تَتھ گژھِی نہَ حظ یوٗتاہ کیٚنٛہہ تَتھ گژھِی پانٛژھ ہَتھ ووٚنُے مےٚ نٮ۪ٹ حظ نہَ نہَ وُنکٮ۪س چھِنہٕ حظ وُنکٮ۪س چھِنہٕ حظ اورے واتان واریاہ سبزی تَوَے چھُ وُنکٮ۪س حظ مارکیٹ یوٗتاہ ڈاوُن ڈاوُن حظ تَمہِ ہیوٚر نہَ حظ گژھِ نہٕ یہِ پانٛژھ حظ ہیوٚر نہ وُنکٮ۪س حظ وُنکٮ۪س وُنکٮ۪س گژھِ نہٕ حظ کُنے منٛز کیٚنٛہہ کُنے منٛز گژھِ نہٕ وُنکٮ۪س کیٚنٛہہ حظ وُنکٮ۪س چھِ سَپلاے واتان وۅنۍ گُتُج حظ اورٕ بیٖنٕز حظ تھاو حظ ہُہ کُن تھَو حظ ہُہ کۄینٛٹل ٹماٹر بیٚیہِ تھَو حظ لٲر تہِ کۄینٹَل کھنٛڈ آ بیٚیہِ تھاو حظ سُہ اَتھ ہُہ تھاو ژٕ کۄینٹل یہِ حظ بیٖنٕز تیٚلہِ اہن حظ تیٚلہِ حظ تیٚلہِ سوزٕ بہٕ صُبَحن حظ آٹوٗ تہٕ تیٚلہِ سوٗزِزِ حظ اورٕ آٹوَس منٛز حظ وَلہٕ حظ ٹھیٖک ٹھیٖک بہٕ سوزٕ ہا یَہَے اَکہِ بَجہِ پَتھ کُن حظ گاڑِ وول حظ اَہَن حظ آ آ بہٕ دِمہٕ حظ کیشٕے ہارڑ کیشٕے تٔتی حظ ییٚلہِ آٹوٗ تورٕ اَنہِ سبزی تہٕ بہٕ دِمس تتی ہارڑ کیشٕے حظ چلو حظ چلو حظ ٹھیٖک ٹھیٖک چھُ اَچھا وعلیکُم سَلام سَر